ہِنٛدُستانَس منٛز چھِ حظ مُختلِف تہوار تَتھ منٛز چھِ کیٚنٛہہ خاص تہٕ کیٚنٛہہ اہم تہوار یِم ہِندُستانَس منٛز آسان چھِ عیٖد دِوالی ہولی یِم حظ چھِ کیٚنٛہہ تہوار یِم ہِنٛدُستانَس منٛز آسان چھِ عیٖد چھِ مُسلمان حظ سیٚلبریٹ کران یَتھ منٛز مُسلمانن چھِ زٕ عیٖدٕ آسان عیٖد الفِطر تہٕ عیٖد الاضحیٰ عیٖد الفِطر دۄہ چھِ تِم کران کٲم عیٖد الفِطر دۄہ چھِ تِم نماز پَران صبحن پَتہٕ چھِ تِم کران کٲم پَتہٕ چھِ تِم گرٕ یِوان کھٮ۪وان پَکوان تہٕ کران یِتھٕے پٲٹھۍ عیٖد سیلبریٹ عیٖد الاضحیٰ دۄہ چھِ یِم کران یِمن چھِ قۄربٲنی آسان اَمہِ دۄہ اَمہِ دۄہ چھِ یِم کیٚنٛہہ چاروٲے ماران کیٚنٛہہ کَٹھ چھِ آسان یا کانٛہہ گُپُن چھُ آسان پَتہٕ چھُ سُے ماز بٲگراوان ہمساین تہٕ رِشتہٕ دارن یُس دیوالی یہِ ہسا چھُ ہِنٛدون ہُنٛد تہوار یہِ چھُ اکھ اَمہِ دۄہ چھِ کران کٲم اَمہِ دۄہ چھِ ہِنٛدو کیٚنٛہہ پَٹاکھے جلاوان اَمہِ دۄہ چھِ ہِنٛدو پانہٕ ؤنۍ گِلے مِلان پٲنہٕ ؤنۍ پیار باٹان پانہٕ ؤنۍ پانہٕ ؤنۍ مُحبت باٹان تہٕ اَمہِ دۄہ چھِ حظ یی پَتہٕ گوٚو اَمہِ پَتہٕ چھِ ہولی آسان ہولی منٛز چھِ کران کٲم یہِ چھُ ہِنٛدوزن ہُنٛد تہوار آسان اَمہِ دۄہ چھِ کران کٲم اَمہِ دۄہ چھِ پانہٕ ؤنۍ رنٛگ یِم چھکان أکِس اکھ بیٚیہِ چھِ تھوڑا ناچ گانا کران تہٕ یِہوے حظ چھُ آسان شُکرِیا